واریاہ گورمٮ۪نٛٹ سِکیٖم چھِ آمژٕ بَناونہٕ تاکہِ لوٗکَن واتہِ فٲیدٕ مثلاً یُس بیٹی بَچاو بیٹی پَڑھاو یہِ تہِ اوس اَکھ گورمٮ۪نٛٹ سِکیٖمٕے یَتھ تحت زیادٕ پَہَن تَوجہ اوس یِوان کورٮ۪ن خٲطرٕ دِنہٕ تاکہِ کورٮ۪ن مطلب تِکیٛازِ گۄڈٕ ٲسۍ نہٕ کورٮ۪ن پَرٕناوان کِہیٖنٛۍ مگر اَتھ سِکیٖمہٕ تحت اَز زیادٕ پَہَن دھیان دِنہٕ کورٮ۪ن کُن تاکہِ تِم پَرَن تِم کَرَن بٔڈ یا اعلا تعلیٖم حٲصِل تِم بَنَن تعلیٖم یافتہٕ اَسہِ تہِ چھُ فٲیدٕ میلان اَمہِ سکیٖم تحت أسۍ تہِ چھِ واریاہ فٲیدٕ تِکیٛازِ اَسہِ چھُ کیٚنٛہہ سُکالَرشِپ تہِ چھِ دِوان اَمہِ تحت تاکہِ أسۍ ہیٚکو پَنٕنۍ یُس یہِ پَڑھٲے چھِ یا پَنٕنۍ ایٚجوٗکیشَن یہِ ہیٚکو أسۍ کَمپُلیٖٹ کٔرِتھ